سٲنِس بَڈگٲمِس منٛز چھِ نَیٛران واریاہو قٕسمو پھَل وَنَو أسۍ مطلب واریاہو قٕسمو چیٖز زِرات چھُ نَیٛران گۄٚڈ نِیَتھٕے چھُ اَسہِ نَیٛران ییٚتہِ توٚمُل چھِ نیران یا کہِ تَمُوکھ سُہ تہِ چھا سٲنِس ییٚتہِ کشمیٖرَس منٛز نَیٛران زِرات ڈِسٹرکَس مَنٛز نَیٛران کٕنٕکھ چھِ نَیٛران کاٹَن چھِ یِوان وۄپداونہٕ ییٚتہِ واریاہَن جایَن یا تہِ زَنہٕ سَبزی وِجٹَیبٕلز تِم تہِ چھِ یِوان پارَسس مَنٛز أسۍ کَرو کَتھ زِ أسۍ کِتھ پٲٹھۍ چھِ تِم گۄڈنؠتھٕے وَوان گۄڈنؠتھٕے چھِ أسۍ ییٚلہِ أسۍ دانؠن دانیُک رایِسٕچ کَتھ کَرو أسۍ چھِ اگر أسۍ دانہِ اوس پرٛون سُہ تھاوو أسۍ مطلب وَنہِ یَتھ دَمَس تانۍ چھُ آسان سُہ اِتھَے پٲٹھۍ تھاوُن پَگاہ چھُس آسان وَزوُن ترٛاوُن وزوِتھاِ تہٕ چھِ ییٚلہِ پَگاہ ییٚتہِ چھِ آسان سُہ وَوُن پَتہٕ چھِ أسۍ سُہ دانہِ چھَکان زٔمیٖنَس تَتھ چھِ گژھان لَکٕٹۍ لَکٕٹۍ کُلۍ تَتھ چھِ وَنان أسۍ تھَل پَتہٕ چھِ أسۍ تھٔجوان لاگان زٔمیٖنَس منٛز سُہ چھِ اَسہِ آز کِس ٹایمَس جوٗنَس منٛز جوٗنَس منٛز چھِ أسۍ تھَل وۄپداوان پَتہٕ چھا تَتھ نیران ہَر دُکُن چھُ تَتھ توٚمُل ووٚمُل کھَسان مطلب اَگَسٹہٕ سؠپٹَمبَرَس تانۍ چھِ تَتھ توٚمُل نیٛران پَتہٕ چھِ أسۍ سُہ توٚمُل مارکیٹَس منٛز کٕنان کیٛازِکہِ کٲشُر توٚملَس چھِ واریاہ زیادٕ باو تہِ آسان مارکیٹَس منٛز بیٚیہِ چھِ سٲری کَران پرٛؠفَر نیُن کٲشُر توٚملَے أسۍ زَن کَرو یُس زَن کَرو أسۍ کَتھ ییٚمِچ کٕنکٕچ کٕنک تہِ چھِ أسۍ بَرابَر اِتھَے پٲٹھۍ وۄپداوان کٕنک تہِ چھِ یِوان ہردٕ وَونہٕ اکٹوٗبَرَس منٛز چھِ أسۍ پیٚوان ہر یہِ وَوُن کٕنٕک تٔتھۍ منٛز چھِ أسۍ وَوان سنٛزٕر مَسٹٲرڈ سنٛز تَتھ چھِ وَنان مَس سٔنٛزٕر تَتھ حظ چھِ وَنان تِلہٕ گۄگُل پَتہٕ چھِ اَسہِ تَتھ أکیاہ آز چھِ اَسہِ سُہ لونُن پیٚوان پَگاہ چھِ اَسہِ تَکی پھَل تَتھ کَڑُن تہٕ أسۍ سٔنٛزٕر لَنٕنۍ سٲنزر ییٚلہِ أسۍ لَلان چھِ تَتھ حظ چھِ نیٛران واریاہ قٕسمُک تیٖل چھِ نیران پَتہٕ تَتھ یُس سٲنِس مارکیٹَس منٛز یہِ ژوٗنٛٹھۍ چھِ وۄپدٕ آز حظ چھِ ژوٗنٛٹھۍ آمٕتۍ پَگاہ نِمو أسۍ سُہ مارکیٹَس منٛز کیازِ کٲشُر ژوٗنٛٹھۍ چھِ یِوان واریاہ کھۄتہٕ صاف ژوٗنٛٹھ ماننہٕ